سٲنِس ایریاہَس منٛز حظ چھِ رِلِجَن مذہب اِسلام ییٚتہِ ہسا چھِ لُکھ اِتھ پٲٹھۍ اِسلامٕکۍ پیروی کران زِ بہٕ ہسا ہٮ۪کہٕ نہٕ بیانٕے کٔرِتھ أمۍ آیہِ چھِ تِم پیروی کران اَمہِ آیہِ چھِ تِم رٲچھ کران یا اَمہِ آیہِ چھِ تِم خٲطِرۍ دٲری کران تِم ہسا چھِ پانٛژھ نِماز پران تِم ہسا چھِ آسان دیٖنچہِ کامہِ بروٚنٛہہ بروٚنٛہہ تِم ہسا چھِ صُبحٲے نیران گَرٕ پتہٕ گَرٕ گَشتہٕ کرنہِ آز ییٖزیو نِمازِ یا تِمو ہسا چھِ آسان مہجِد شریٖفَن ڈُیِتھ کَڑان یا تِم ہسا چھِ آسان مہجِد شریٖفَن صَفٲیی کران تِم ہسا چھِ آسان اَصٕل اَصٕل کامہِ کران زِ تِم ہسا چھِ آسان مہجِد شریٖفُک خاص کر خیال تھاوان یا بہٕ ہٮ۪کہٕ ؤنہِ اِسلام یعنی کہ تِم ہَسا چھِ آسان گَرٕ پتہٕ گَرٕ دِوان دعوَت زِ اِسلام کیٛاہ چھُ یا تُہۍ کیٛاہ ٲسِو کران پوٚز چھِ کیٛاہ یہِ ہسا چھِ سورٕے تِم کران ییٚلہِ تِم صُبحٲیی چھِ نیران یا شامَن یا کٲنٛسہِ تہِ سَمکھان تِمَن حظ چھِ بٔڑ محنت کران یہِ تِم وَنان چھِ یا تِم ہسا چھِ وَنان قُران تہٕ حدیٖث کیٛاہ چھِ وَنان یعنی کہِ بہٕ ہٮ۪کہٕ ؤنِتھ یہِ اَسہِ پَنُن مذہب پَنُن دیٖن چھِ وَنان یعنی کہ تہٕ سٲنِس ایریاہَس منٛز آسہِ سُہ لُکہٕ زبردَس محنت تَتھ پٮ۪ٹھ کران اکھ أکِس سۭتۍ